یِم اَسہِ پَنٕنۍ یِم چھِ مطلب ٹیٖچٲر بوٹنِسٹ یِم اَسہِ چھِ پنٛنہِ پنٛنِس کالجَس منٛز تٕمنٕے نِش چھِ أسۍ نِوان اٮ۪ڈوایسٕز کہِ أسۍ کِتھ کٔن تھاوو مَطلَب پَنٕنۍ پٕلانٛٹَن کِتھ کٔن کَرو أسۍ رٲچھ تِمنٕے نِش یا کُنہِ ساتہٕ چھِ پَتہٕ اِوان کالجہِ چھِ یِوان کانٛہہ ٹیٖم یا کُنہِ قٕسمہٕ یا کُنۍ ساتہٕ چھِ آسان کانٛہہ ٹیوٗر تہٕ پَتہٕ چھِ اَسہِ تَتہِ تہِ کَرناوان تٕم اِنٹرٛڈیوٗس یِمَن سۭتۍ باٹنِسٹَن سۭتۍ یِم اَسہِ ہاوان چھِ کِتھ کٔن تھاوو پنٛنٮ۪ن پٕلانٛٹَن ہُنٛد خیال فرٛام پٮ۪تھوجَنٕز یا فنٛگَس تھاوو یا باقی باقی جَنرٔلی چھَس بہٕ اٮ۪ڈوایسٕز نِوان پنٛنٮ۪ن یِمَن نِش باٹنِسٹَن نِش یِم اَسہِ تَتہِ پَرناوان چھِ مطلب بوٹنی یِم اَسہِ پنٛنہِ ییٚتہِ چھِ کالجہِ